اَگر کٲنٛسہِ زُکام آسہِ تَف آسہِ ژاس آسہِ تٔمِس چھِ دِوان شَنٛگرِ کَہوٕ کَہوٕ چھِ نارٕمَل مطلب کَہوٕ یُس گَرَس منٛز بناونہٕ چھُنہ یِوان یہِ چھُ آب اَتھ منٛز چھِ یِوان آب رَلاونہٕ اَتھ منٛز چھِ یِوان رَلاونہٕ دالہٕ چیٖن اَتھ منٛز چھِ یِوان رَلاونہٕ کۄنٛگ تہِ اگر یہِ کۄنگہٕ کَہوٕ آسہِ تہٕ نارٕمَلی اگر کٲنٛسہِ ژاس زُکام چھِ آسان أمِس چھِ یِوان یہِ شَنٛگرِ کَہوٕ دِنہٕ تہٕ أمِس چھےٚ فرق گژھان أمِس چھِنہٕ پرابلِم گژھان کُنہِ قٔسمٕچۍ بیٚیہِ کیٛاہ چھِ یِوان زُکان ژاس اگر آسہِ أمِس چھِ دِوان بیٚیہِ وۄزُل وۄزُل کھیوٚن رُوانٛگَن دِنَس ٹیٚٹھۍ ٹیٚٹھۍ ٹیوٚٹھ ٹیوٚٹھ چھِس دِوان کھیوٚن ماز رَس تہِ چھِس کران تیار تاکہِ أمِس گژھِ جَلد جَلد ٹھیٖک تہٕ زیادٕ تَر چھِ أمِس یِوان یی دِنہٕ

یِہوٚے کہوٕ یِوان دِنہٕ کۄنگہٕ کہٕوٕ نہٕ کیٚنہہ دالٕہ چیٖن کہوٕ تَتھ وَنان اَتھ منٛز چھِ یِوان دالہٕ چیٖن رَلاونہٕ یَتھ زَنہٕ چھِ وَنان سُہ چھِ یِوان اَتھ منٛز رَلاونہٕ بیٚیہِ آب بیٚیہِ دالہٕ چیٖن یِوان رَلاونہٕ بیٚیہِ یِوان کھنٛڈٕ پیوٗنت یِوان اگر أمِس کھیوٚن آسہِ کھنٛڈ تہٕ تیٚلہِ چھِنَس کھنٛڈ تہِ رَلاوان اگر نہٕ کھنٛڈ آسٮ۪س کھیوٚن تیٚلہِ چھِنہٕ کھنٛڈ رَلاوان کیٚنہہ تہٕ یِہوٚے چھِ یِوان رَلاونہٕ تہٕ أتھۍ چھِ یِوان پَتہٕ بناونہٕ یہِ کَہٕوٕ پَتہٕ چھُ یِہوٚے کَہٕوٕ یِوان أمِس دِنہٕ دۄیہِ ترٛیہِ لَٹہِ دۄہَس أمۍ سۭتۍ چھِ أمِس واریاہ فرق یِوان أمِس چھِنہٕ کُنہِ قٔسمٕچۍ کیٚنہہ پرابلِم گژھان کیٚنہہ تہٕ یہِ چھِ أمۍ سٔنٛدۍ خٲطرٕ اَکھ بینِفِٹ آسان بیٚیہِ کیٛاہ ہٮ۪کَو وٕنِتھ